مطلب ٲں بہٕ چھُس خۄدا صٲبَس شکر کران تہٕ اللہ تعالٰی ہَن دیٛوت مےٚ موقع بہٕ زاوُس کَشمیٖرَس منٛز تِکیٛازِ بہٕ گوس زاوُس ییٚتی تہٕ ییٚتی گوس بوٚڑ مطلب مےٚ چھِ آز تام ہمیشہٕ پَنٕنۍ أنٛدۍ پٔکۍ وُچھمُت اصٕل ماحول صاف ہَوا فرٛیٚش اِیر مطلب خوٗبصوٗرت نیچرَل بیٚوٹی یَتھ وَنان چھِ مطلب مےٚ چھِ واریاہ میٚموریبٕل موٗمیٚنٛٹ یۄس مےٚ بیٚسٹہٕ میٚموریبٕل موٗمیٚنٛٹ چھِ ٲں سۄ چھِ مےٚ پَہلگامٕچۍ موٗمیٚنٛٹ پہلگامٕچۍ ٲں ییٚلہِ بہٕ گوس پَہلگام یِتھٕے بہٕ گوس سُہ چھُ تَتہِ چھِ تِم لَش گرٛیٖن فواریٚسٹٕس یُس تَتیٛک أرو وِلیج چھُ ٲں تَتھ دِتُکھ ریسیٚنٹلی دِتُکھ تَتھ بیٚسٹہٕ ٹیٛوٗرِزٕم وِلیج آف اِنڈیا دِتُکھ تَتھ تہٕ ایٚپارٹ فرٛام بہٕ کرٕ پَنٕنۍ کَتھ ییٚلہِ مےٚ تور وِزِٹ کوٚر تتہِ چھِ لَش گرٛیٖن فواریٚسٹٕس پوٗرٕ ویلی چھِ تَتہِ تَتہِ چھِ لِدٕر ویلی یہٕ مطلب واریاہ پایِن ٹریٖز چھِ تَتہِ مطلب واریاہ خوٗبصوٗرت نَظر چھِ مطلب ایپ پٮ۪ٹھ موںٛٹینٕز چھِ تَتہِ واریاہ خوٗبصوٗرت سٮیٖنرِی چھِ ییٚلہِ مےٚ تور وِزِٹ کوٚر ٲں مطلب بہٕ گوس سُکوٗلَس سُکوٗل پِکنِک گٔے أسۍ تور یِتھٕے بہٕ تور گوٚس پَہلگام یِتھٕے بہٕ پَہلگام گوس گۄڈٕنیٚتھٕے ٲسٕس وُچھان روڈ کیٛتھ چھُ روڈ کیٛتھ چھُ پاین ٹرٛیٖز چھِ تہٕ باقٕے چیٖز یِتھٕے بہٕ ٲں تور گوس ٲں پہلگام اسہِ یِتھٕے پوٗرٕ ویلی وٲتۍ تَتہِ وُچھ مےٚ خوٗبصوٗرت مَکان مطلب واریاہ مطلب برٛیٚتھ ٹیکِنٛگ یِمن ونان چھِ مَکان اصٕل لوکھ مِلَنسار مےٚ مِلیٛو ٲں تِمو کوٚر اسہِ وارٕم ویٚلکَم مطلب تَتہِ ٲسۍ باقٕین سُکوٗلَن ہنٛدۍ تہِ آمٕتۍ تِمَن سۭتۍ تہِ کوٚر اسہِ اِنٹرٛیکشَن اسہِ کوٚر آبہٕ جَنگ مطلب مطلب اےٚ لاٹ آف اِیٚنجوایمیٚنٛٹ تَمام یۄس تھکاوَٹ ٲس سُکوٗل منٛز گٔمٕتۍ مطلب کٲم لیٚکھۍ لیکھۍ یا تعلیٖم کٔرۍ کٔرۍ سۄ ژٔجۍ اسہِ سٲلِم بیٛاکھ چیٖز مطلب ٲں بیٚیہِ کٔر مےٚ تَتہِ ٲں ہایکِنٛگ کٔر اصٕل پَہاڑَس مطلب اسہِ ٲسۍ سَر ونان کٔھسیٛو آرام سان پہاڑَس ؤتھۍ تَپٲرۍ کھٔتۍ آرام سان تَتھ منٛز تہٕ کوٚر اسہِ ایٚنجواے اَکھ بیٚیہِ مونٛٹینٕز چھِ کھٔتۍ شیٖنَس مطلب کھٔتۍ شیٖنَس پٮ۪ٹھ تَتہِ چیٚے تِمَن ہَگریٚن پٮ۪ٹھ سَوٲرۍ ٲسۍ اَکھ کھوٚو شیٖن بیٚیہِ کھیٛو اَکھ أکِس لَگوو اسہِ شیٖن تہِ بیٛاکھ یُس خوٗبصوٗرت موٗمیٛنٛٹ اوس ٲں سُہ اوس مطلب لدٕر ویلی تَتہِ اوسُس بہٕ آرام سان بیہتھ تَتھ آبَس منٛز کھوٚر تھٲیِتھ تہٕ مطلب واریاہَس کالَس دَہَن وُہن منٹَن کوٚر مےٚ پَنُن پان رِفریٚش مےٚ باسان بہٕ گوس رِجُووِنیٹ ییٚلہِ مےٚ سُہ آبُک شور بوٗز آبٕکی شورٕ سۭتۍ گٔے مےٚ مطلب مےٚ باسان میٛون نِوٗرانٕز گٔے ایٚکٹِویٹ یِمُو لوگ اصٕل کٲم کَرٕنۍ تِکیٛازِ نیچر سۭتۍ چھُ اِنسان پَنُن پان پرٛڈکٹہٕ کران اسہِ چھِ پَتہ نیچر کیٛوتھ خوٗبصوٗرت چھُ اَمہِ سۭتۍ چھِ اسہِ تمام تِکالیٖف دور گژھان مان ژٕ تھکاوَٹ أسۍ چھِ رجُووِنیٹ گژھان بیٛاکھ چیٖز مطلب وُچھ مےٚ خوٗبصوٗرت کُلۍ وُچھۍ مےٚ تَتہِ مطلب جانور وُچھ مےٚ تَتہِ وُچھ مےٚ ٲں تِمَن سۭتۍ ٲں تِمَن تور گٔے تِمَن کٔرۍ اسہِ پِکچٲرٕس تُلۍ اسہِ تِمَن تہٕ یا اسہِ کوٚر مطلب لدٕر ویلی منٛز کٔرۍ اسہِ سَوٲرۍ مطلب یَتھ منٛز ٲں ناوِ منٛز تہٕ وُچھ اسہِ ٲں سُہ واریاہ خوٗبصوٗرت مَنظر اوس مطلب واریاہ کرٛسٹٕل ایٚنوارنمیٚنٛٹ اوس لوٗکھ تہِ ٲسۍ وارٕم ویٚلکَم کران اسہِ تَتہِ مطلب باقٕے چیٖز تہِ بیٛاکھ اَکھ میٚموریبٕل ٲں موٗمیٚنٛٹ چھُ مےٚ پہلگام پَہلگام نہٕ کیٚنٛہہ پہلگام ووٚن مےٚ بیٛاکھ موٗمیٚنٛٹ چھُ مےٚ ٲں ییٚتہِ ٲں کۄکرناگ تہٕ ویری ناگ کۄکرناگ ویری ناگ گوس بہٕ پَننہِ فیملی سۭتۍ ٲں پننہِ فیملی سۭتۍ ییٚلہِ بہٕ تور گوس سۄ ٲسۍ مطلب سَوُتھ کَشمیٖرس منٛز یِوان مطلب عشمُقام تہِ گٔے أسۍ مطلب زیادٕ یِتھُے تور گٔے أسۍ گۄڈٕنیٚتھٕے کوٚر اسہِ وِزِٹ تور کھیٛو اسہِ تَتہِ بَتہٕ آرام سان تہٕ اَصلی بِذٲتی اسہِ کھییہِ بِریانی بِریانی تہِ کھییہِ اسہِ تَمہِ پَتہٕ کوٚر اسہِ بیٛاکھ چیٖز خوٗبصوٗرت مطلب واریاہ قٕسمہٕ قٕسمہٕ لوکھ ٲسۍ اِوٕن کہِ ٲں اسہِ کوٚر پَنُن پان مطلب سُہ سَن ٹین اسہِ ژھٕنۍ پَلو کٔڑِتھ آرام سان تہٕ اسہِ گٔے تیٖژاہ ٹینِنٛگ تہٕ اصٕل تَمہِ سۭتۍ آو مےٚ اَکھ مَزٕ ہیٛو مطلب اسہِ کوٚر فُلی ایٚنجواے اسہِ کوٚر پَنُن پان فُلی ایٚکٕسپرٛیٚس ہَر کٲنسہِ سۭتۍ ہسا کوٚر اسہِ اِنٹرٛیکشَن مطلب پِکچٲرش تُلۍ تِم ٲں تِم کَشمیٖری پَلو لٲگۍ تَتہِ خان ڈرٛیٚٮس لٲگۍ تِم ٹوپہِ لاجہِ تہٕ ییٚمہِ سۭتۍ اسہِ باسٮیٛو أسۍ چھِ ویری کَنیٚکٹِڈ پَننِس کَلچرَس آبہٕ جنٛگ کوٚر آبَس منٛز کوٚر سرٛان مطلب یِم اسہِ ڈرٛایور ٲسۍ تِم تہِ أنۍ اسہِ کھیٖنچِتھ تہٕ گٔے آبَس منٛز تِمن سۭتۍ کوٚر اسہِ آبہٕ جنٛگ تہٕ پَتہٕ مےٚ پتہٕ قٕسمہٕ قٕسمہٕ چیٖز کٔرۍ اَلگ اَلگ گٔے اَڈیٚو کوٚر رِفریٚش أڈۍ شوٚنٛگۍ أڈۍ ٲسۍ آبَس منٛز اورٕ یور کران أڈۍ ٲسۍ وُچھان تَماشہٕ أڈۍ ٲسۍ پِکچٲرٕس تُلان أڈۍ ٲسۍ اَکھ اَکِس تھوٚپ دِوان لگاوان آبَس منٛز یِتھٔے پٲٹھۍ گوٚو اسہِ رِفریٚش مطلب أڈۍ ٲسۍ مطلب اَکھ چیٖز کوٚر پہل مطلب ٲں ییٚتہِ کۄکَر یہِ نا مےٚ ٲسۍ اَکھ بُک نِمٔژ سۭتۍ مطلب بہٕ اوٚسُس أتہِ یہِ پَران جھاڑی نِش مطلب مےٚ ٲس سۄ شیڈ ہش ۄسان اتہِ مےٚ اوس باسان بہٕ چھُس سویزرلینڈَس منٛز کشمیٖرَس چھِ ونان منی سویزرلینٛڈ آف اِنڈیا مےٚ اوس باسان مطلب بہٕ چھُس اصٕل مطلب اصٕل ٲس رِفریٚش واٹرَس تَمہِ سۭتۍ گوٚو مےٚ موٗڈ تہِ رِفریٚش تہٕ مِیانیٚن گھرِکیٚن تہِ گوٚو موٗڈ رِفریٚش بہٕ چھُس رِکَمیٚنٛڈ کران ہَر کٲنسہِ پَزِ گژھُن تاکہِ سُہ کرِ پَنُن پان رِفریش تہٕ بیٚیہِ تٔمس گژھہِ سول رِجُووِنیٹ